اسلامُ علیکُم أسۍ چھِ یُس أسۍ گَرِ چھِ بناوان پانے میٲنۍ مٔمی چھِ بناوان ؤر تہٕ سُے چھِ أسۍ مطلب ایڈ کَران ییٚمہِ ساتہٕ أسۍ کیٚنٛہہ مطلب بہٕ رَنہٕ بٕیہِ چھس سُہ ایڈ کَران مےٚ چھُ باسان کہِ اَمہِ سۭتۍ چھُ اَتھ مَزٕ گَژھان تہٕ مگر سُہ چھُ پیوان کُنہِ میکدارس منٛز تراوُن مَگر مین چھُ گَژھان زیادے پَہمَت تہِ اَسہِ چھُنہٕ سُہ مطلب گَرٕ کَران تیوتاہ ایلو کیٚنٛہہ اَمہِ خٲطرٕ کہِ یہِ مہٕ ترٲیو تیوتاہ کیٚنٛہہ کہِ میادَس چھُ سَتاوان پرابلٕم چھِ گَژھان مگر یہِ بہٕ چھس سُہ تراوان تہِ کیٛازِ مےٚ چھُ سُہ واریاہ زیادٕ پسند تَمِیُٛک مُشُک چھُ واریاہ زیادٕ خۄش گِوُن تہٕ سُہ چھُ واریاہ زیادٕ خۄش گَژھان ییمہِ ساتہٕ أسۍ یا مطلب مَزٕ چھُ گَژھان تَمہِ سۭتۍ تَتھ چھُ رَنگ تہِ بَدلان یہِ نہٕ کیٚنٛہہ أسۍ چھِ مطلب سُہ چھِ أسۍ اَمہِ موٗجوٗب سُہ چھُ أسۍ پَننہِ گَرِ بَناوان تیلی چھُ اَسہِ دِلَس پٮ۪ٹھ یقین مطلب بہوان چھِ مُتمعیٖن چھِ أسۍ روزَن اَمہِ سۭتۍ ہیکہِ نہٕ پرابلٕم گٔژھتھ کیٛنٚہہ سُہ چھِ أسۍ اصل پٲٹھۍ روہَنَس بناوان بییہِ چھِ أسۍ تَتھ تیٖل آب فیکھ یِم لۄکچہِ ٲلہٕ تِم اٮ۪ڈ کَران دالچیٖن والچیٖن اصل پٲٹھۍ سُہ چھِ میٲنۍ مٔمی بناوان تہٕ تٔمِس چھِ میٲنۍ پۄپھ تہِ دَپان اَسہِ تہِ دٕ بَنٲوِتھ پَتہٕ چھِ أسۍ تِمن خٲطرٕ تہِ ییتی تھاوان بنٲوِتھ اَسہِ چھُ سُہ برابر ؤری کِس ؤریس پٮ۪ٹھ پوشان ییمہِ ساتہٕ أسۍ رُہَن کَڑنُک موقہٕ چھُ آسان أسۍ چھِ تَمی مطلب تِمنے تٔتھۍ ٹایمَس منٛز سُہ بَناوان تہٕ پَتہٕ چھُ اَسہِ سُہ برابر ؤریَس پوشان تہٕ پَتہٕ چھُ أسۍ سُہ بییہِ ؤریہِ وارکار بییہِ نَیہِ سِٹاٹ کَران بییہِ بَناوان